اَسہِ چھِ وٕچھُن کارِ منٛز فرق کۭژاہ چھِ پونٛسَن وونٛسَن اَگر أسۍ نِیَر بَے ڈٮ۪سٹِنیشنَس پٮ۪ٹھ آسہِ گژھُن مطلب تَوے تَویرا یَتھ منٛز شےٚ ٹُہ ٲٹھ نَفر چھِ واتان سُہ کوٗتاہ ہیٚیہِ یا بیٛاکھ چھِ ٹوٚیوٹو یا سٕوِفٹ ڈِزایَر سُہ تَتھ منٛز چھِ ژور واتان یہِ کوٗتاہ ہیٚیہِ وٕچھُن اَتھ کۭژاہ نفر چھِ تَمے حساب چھِ کَرٕنۍ کیب بُک